اَسَلامُ علیکُم اَسہِ ٲس کٔرمٕژ بُکہٕ آرڈَر ٹُوٮ۪لتھٕ کلاس چہِ یِم اَسہِ بُکہٕ آسہٕ کَرمٕژ تِمَن پٮ۪ٹھ چھُ واریاہ اَصٕل کَنٹٮ۪نٛٹ تَتھ پٮ۪ٹھ چھُ واریاہ اَصٕل کَنسیٚپٹ بیٚیہِ مطلب یُس تَتھ پٮ۪ٹھ ہَر کانٛہہ کَنسیٚپٹ چھُ ہَر کُنہِ کَنسیٚپٹَس لاسٹَس چھُ کۄسچَنٕز سُہ چھُ واریاہ اَصٕل پروڈَکٹ سارنٕے پَزٮ۪ن تِم پروڈَکٹ کَرٕنۍ ییٚمہِ پٮ۪ٹھٕ آرڈَر امہِ ایپ پٮ۪ٹھ تہٕ اَتھ یہِ چھُ واریاہ کاسٹ فرٛی اَتھ منٛز چھِ واریاہ کاسٹ گژھن کَم یہِ چھُنہٕ زیادٕ تہِ کاسٹ اَتھ چھُنہٕ اَتھ زیادٕ تہِ کینٛہہ اَتھ منٛز یِم کَنسیٚپٹہٕ چھِ تم چھِ واریاہ اَصٕل بیٚیہِ چھِ اَتھ لاسٹَس یِمن یۄس اَتھ یہِ بُک چھِ اَتھ چھِ لاسٹَس پرٛیٖوِیٚس یِیَر کوسچَن پٮ۪پٲرٕس چھِ واریاہ زیادٕ اَتھ کُنوُہ شَتھ نَمنَمتہٕ پٮ۪ٹھ چھِ اَتھ پِرٛیٖویٚس یِیَر کۄسچَنٕز یِوان بیٚیہِ تِم تہِ اوٚبجِکٹِو یِم کۄسچ یِم ایٚگزامَس منٛز چھِ یِوان تِم چھِ سٲری اوٚبجکٹِو اَتھ منٛز یِوان اَتھ چھِ لاسٹَس آنسَر کی تہِ آسَن یُس اَتھ سٮ۪لبَس چھُ سُہ چھُ سُہ چھُ بَڑیو فِلاسفَرو بَنومُت سُہ چھُ واریاہ لَٹہِ چَک تہِ اومُت کَرنہٕ وۄنۍ چھُ اَتھ چھُنہٕ وۄنۍ نوٚو ایٚڈِشَن تہِ درٛومُت کینٛہہ تِکیازِ سُہ چھُ واریاہ اَصٕل سیٚلبَس اَتھ اَمیُک کَنسیٚپٹ سُہ چھُ واریاہ اَصٕل بیٚیہِ اَگر ہے اِنسانَس کُنہِ جایہِ ڈاوُٹ آسہِ اَتھ چھِ لاسٹَس اَتھ چھِ لاسٹَس فون نَمبَر تہِ تِمَن چھِ ہٮ۪کان أسۍ فون کٔرِتھ یَتھ کیٛاہ یَتھ کیٛاہ چھُ ییٚتٮ۪س تہٕ اَسہِ ؤنۍ تَو اَتٮ۪س یہِ اَتھ چھِ لاسٹَس یِم اَتھ کۄسچَنٕز چھِ تِمَن کۄسچَنن تہِ چھِ لاسٹَس آنسَر یِم اَتھ اوٚبجکٹِو چھِ تِمَن اوٚبج اوٚبجَکٹِوَن تہِ چھِ لاسٹَس اَتھ آنسَر کی آنسَر کی اٮ۪ویلیبٕل أسۍ اگرے چَک تہِ ہٮ۪کو کٔرِتھ پرٛیٖویَس یِیَر کۄسچَنٕز تٕم چھِ بَرابَر اَتھٕ سۭتۍ ملَن یہِ چھُ واریاہ اَصٕل بُک اَمیُک سٮ۪لبَس تہِ چھُ واریاہ اَصٕل اَمیُک کَنٹیٚنٹ تہِ چھُ واریاہ اَصٕل اَتھ چھِنہٕ زیادٕ چَپٹٲرٕس تہِ کینٛہہ یہِ چھُ لَکٹُے بُک البتہ اَتھ منٛز چھُ سورُے سورُے سیٚلبَس آمُت کَوَر کَرنہٕ اَگَرے اِنسانَس کُنہِ تہِ ایٚگزامٕچ تَیٲری آسہِ کَرٕنۍ اَگَرے سُہ یہِ بُک بُک اَنہِ سُہ ہیٚکہِ آرام سان سُہ سیٚلب سُہ اٮ۪گزام کالِفاے کٔرِتھ